ہیٚلو اَسلامُ علیکُم اَہَن حظ تُہۍ کٕم حَظ چھِو اَچھا اَچھا چنٛدی گڑھ پٮ۪ٹھ تۄہہِ کیٛاہ حظ چھُو ناو اَچھا اَچھا آفریٖن تہِ تۄہہِ کیٛاہ دٔلیٖل چھَو تُہۍ ؤنِو آ آ آ برابر بِلکُل پوٚز چھُو اَہَن حظ أسۍ حظ چھِ تی کَران اَسہِ چھِ مطلب أسۍ چھِ اَسہِ چھُ واریاہ کٔرۍ مگر تُہۍ وُچھِو مےٚ رِوِوٕز یَتھ پٮ۪ٹھ یَتھ پٮ۪ٹھ گوٗگلَس پٮ۪ٹھ یا کَمٮ۪نٛٹ وُچھِو أسۍ چھِ مطلب فایِف چھُ اَسہِ سِٹار یا مطلب أسۍ چھِ یِوان ماننہٕ ییٚتہِ کَشمیٖرَس منٛز تُہۍ ؤنِو تۄہہِ کَر چھُو ترُن کہِ بَس باقٕے کَرٕ بہٕ سورُے اِنشاء اللہ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ

آ بِلکُل تۄہہِ گژھٮ۪و گۄڈنٮ۪تھٕے اگر تۄہہِ اَکھ پیکیج چھُو یِوان پنٛدہَن دۄہَن ہُنٛد تۄہہِ کۭتِس کالس چھُو یور یُن دَہَن دۄہَن اَکھ چھُ پنٛداہَن دۄہَن ہنٛد تَتھ منٛز چھُ تۄہہِ تھوڑا فٲیدے کیٛازِکہِ تَتھ منٛز ہیٚکو بہٕ تۄہہِ گُلمَرگہِ ہیٚکو تۄہہِ تتہِ زٕ نایٹہٕ یِتھ مطلب راتَس مطل گُلمَرگہِ آسٮ۪و تۄہہِ بوٗزمُتے تَتہِ چھُ آسان شیٖن ویٖن تُہۍ چھِو زانٛہہ آمٕتۍ کشمیٖر اَمہِ برونٛٹھ چلو کیٚنٛہہ چھُ نہٕ اَسہِ مطلب اَسہِ أسۍ أسۍ کَرناوہو تُہۍ بِلکُل اَصٕل پٲٹھۍ سیر مگر تۄہہِ اگر تُہۍ پنٛدہَن دۄہَن کٔرِو سُہ پیکیج اَگر تۄہہِ باسٮ۪و اَصٕل بہٕ کَرہو تۄہہِ سٮ۪نٛڈ ڈِٹیل سورُے واٹس ایپَس پٮ۪ٹھ مگر تَتھ منٛز کیٛاہ چھُو یِوان تَتھ منٛز چھُ یِوان گُلمرگہِ زٕ راتہٕ پَتہٕ حظ ترٛےٚ ترٛےٚ راتہٕ چھُو سۄنہٕ مَرگہِ سانی طرفہٕ چھُ سورُے یُس اَسہِ ڈرٛایوَر چھُ مطلب یہِ کیب ویب سورُے گژھٮ۪و تَتھ پیکیجَس منٛز چھُ سورُے یِوان سُہ مطلب یہِ تۄہہِ چھُو نہٕ کِہیٖنۍ تہِ نہٕ پرٛابلِم تَتھ منٛز سُہ کَریٚو تۄہہِ ہایٚو سُہ سورُے سونُے مطلب نَفر آسٮ۪و سُہ ہایو تۄہہِ سۄنہٕ مَرگہِ ہُنٛد تہِ تتہِ چھُ تۄہِہ ہوٹلَس منٛز تہِ کرناوو أسۍ تۄہہِ بُکِنٛگ پانے تَتہِ دِیِو تُہۍ ترٛےٚ ترٛے ترٛےٚ نایٹہٕ گُلمرگ دِیو تُہۍ ترٛےٚ نایٹہِ دۄدٕ پٔتھرِ چھَ بیٛاکھ اَصٕل جاے تَتہِ چھُ نہٕ ہوٹل کیٚنٛہہ مگر تَتہِ ہٮ۪کو تُہۍ أسۍ دۅہلی سیر کَرنٲوِتھ یا پَتہٕ ہیٚکِو تُہۍ أسۍ کٔرِتھ اکھ تور گژھنو پَتہٕ تۄہہِ تھوڑا ایٚکسٹرا چارٕج یَتھ پیکیجَس منٛز چھُو تۄہہِ گُلمَرگہِ زٕ نایٹہِ پَتہٕ سۄنہٕ مَرگہِ ترٛےٚ نایٹہِ یِتھَے کٔنۍ چھُو تۄہہِ ییٚتہِ پہلگام چھُ تۄہہِ پانٛژھ شےٚ نایٹہِ ہیٚکو أسۍ دِتھ یا دِنۍ مطلب یوٗتاہ تۄہہِ خۄش کَرو ٹھیٖک چھِ حظ لگ بگ گژھنَو تۄہہِ وُہ ساس چلو ٹھیٖک نہَ نہَ چلو ٹھیٖک چھُ ہاں تُہۍ کٔرۍزیٚو مےٚ واٹس ایپس پٮ۪ٹھ ڈِٹیل سیٮنٛڈ چَلو چَلو بِہِو خُدایَس حوال